مےٚ ہسا چھُ اٮ۪کٔسپِرینس اَصٕل کُک کَرنُک بہٕ ہسا چہُس گرِ منٛزٕ رَنان بَتہٕ تہِ سیُن تہِ ہسا واریاہ واریاہ چیٖز ہسا چھُس بہٕ رَنان یُس ہسا ماز ہسا چھُس بہٕ رَنان کۄکُر ہسا چھُس بہٕ رَنان سَبزی ہسا چھُس بہٕ رَنان واریاہ واریاہ چیٖز ہسا چھُس بہٕ گرِ رَنان ییٚلہِ نسا مےٚ موج چھِ گرِ آسان کِہینۍ نہٕ بہٕ ہسا چھُس واریاہ کامہِ کران پانَے بَتہٕ بہٕ ہسا چھُس رَنان سیُن رَنان واریاہ واریاہ چیٖز یُس ہسا ماز چھُ سُہ ہسا چھُ واریاہ اَصٕل آسان سُہ ہسا چھ ٹیسٹی گژھان ییٚلہِ ہسا پَتہٕ اورٕ گرِکۍ چھِ یِوان تِم ہسا چھِ سُہ کھٮ۪وان تِم ہسا چھِ دَپان یہِ ہسا چھُ ٹیسٹی واریاہ اَصٕل یہِ ہسا چھُے واریاہ اَصٕل روٚنمُت تِم ہسا چھِ مےٚ تٲریٖف کران اَصٕل بیٚیہِ ہسا چھُ مےٚ واریاہ اَصٕل تَگان رَنُن مےٚ ہسا چھِ وَنان ییٚلہِ گرِ ماز ماز چھِ اَنان مےٚ ہسا چھِ وَنان گرِکۍ ژٕ دِ یہِ رٔنِتھ کیازِ بہٕ ہسا چھُس واریاہ اَصٕل ماز رَنان مےٚ ہسا چھ اٮ۪کٔسپِرینس واریاہ اَصٕل آ اکھ چیٖز ہسا چھُ یُس ہسا سَبزی اکھ چھِ تَتھ چھِ وَنان اَلہٕ سُہ ہسا چھِنہٕ مےٚ تَگان رَنٕنۍ کیٚنٛہہ سہ ہسا چھِ واریاہ ڈِفِکَلٹ آسان رَنٕنۍ اَلہٕ چھِ سُہ ہسا چھِ مےٚ تَگان رَنٕنۍ کیٚنٛہہ یُس ہسا میٲنۍ موج چھِ سُہ ہسا چھِ تَتھ واریاہ اَصٕل رَنان اکھ سُہ اَلہٕ ہسا چھِنہٕ مےٚ تَگان اَصمل پٲٹھۍ رَنٕنۍ کیٚنہہ سُہ ہسا چھِ واریاہ ڈِفِکَلٹ آسان میانہِ خٲطرٕ آ باقٕے چیٖز ہسا چھُس بہٕ رَنان تِم ہسا چھُ بہٕ مےٚ ہسا چھُ واریاہ اٮ۪کٔسپِرینس تِمَن منٛز تِم ہسا چھِ ٹھیٖک رَنان بَتہٕ ہسا چھُس رَنان سین ہسا چھس رَنان ماز دال واریاہ واریاہ چیٖز مےٚ ہسا چھ تَتھ واریاہ اٮ۪کٔسپرینس تَتھ منٛز مَگر اَلہ نسا چھےٚ نہٕ مےٚ تَگان رَنٕنہِ تمہِ آیہِ کیٚنٛہہ ییٚلہِ بہٕ رَنہٕ چھُ تیٚلہِ چھِ مےٚ گژھان تِم خراب مےٚ ہسا چھُنہٕ تٕمَن ہسا چھُنہٕ مَزٕ آسانٕے نہٕ کیٚنہہ گرِکۍ تہِ ہسا چھِنہٕ لایک تَتھ کران کیٚنہہ آ ییٚلہِ ہسا بہٕ بدل بدل چیٖز چھُس رَنان یا ماز چھُس رَنان گرِکۍ ہسا چھِ لایِک کران تَتھ زَبردست دَپان یہِ چھُ واریاہ ٹیسٹی